مےٚ حظ چِھ فون چھلاونُک واریاہ شوق بہٕ چھُس اَکھ سُماٹ فون یوز کران یتھ سُماٹ فونَس میٛٲنِس منٛز چھِ وَٹٕزایپ فیس بُک اِسٹراگرام اگر أسۍ یِمَن ایٚپَن ہنٛز کَتھ کَرو یِم چھِ واریاہ اَصلہِ ایٚپہٕ اَگر أسۍ وَٹزایٚپٕچ کَتھ کَرو وَٹٕزایٚپ ایٚپ چھِ اَکھ یَتھ پِؠٹھ آن لایِن چھِ ہِیٚکان ہَر کانٛسہِ سۭتۍ کَتھ کٔرِتھ ٲں یعنِی کہِ أسۍ ہیٚکو ویٖڈِیو کال ہیٚکان کٔرِتھ یا کَتھ چھِ ہیٚکان أسۍ کٔرِتھ اَگر أسۍ کَتھ کَرُو أسۍ چھِ گَرُوپ ویٖڈیو کالِنٛگ کران یَتھ منٛز سٲرِی فَرنٛڈ چھِ یِوان اَکِی ساتہٕ چھِ ہیٚکان أسۍ کٔرتھ سارنٕے سۭتۍ کَتھ کٔرِتھ یا اَکِی ساتہٕ چھِ ہیٚکان سارنٕے بُتھ وچھِتھ آن لایِن وَٹزِایٚؠپ ویٖڈیو کال ہیٚکان أسۍ کٔرِتھ یا اَگر أسۍ فیس بُکٕچ کَتھ کَرُو سوشَل میٖڈیا یُس زن اسہِ وُنکیٚن واریاہ فٲیِدٕ دِوان چھِ فیس بُک چھِ دوان واریاہ فٲیِدٕ وُنکیٚن أسۍ چھِ ہیٚکان سورُے سُوشَل مِیٖڈیا کیٛاہ چھِ دُنیاہَس اَنٛدَر آز گژھَن کِیٛاہ چھِ وٲلڈَس اَنٛدَر اَز گژھان یا اِنڈِیا ہَس اَنٛدَر اَز گژھان أسۍ چھِ سورُے ہیٚکان سُہ پَنہِ گَرِ وُچِھتھ یا فیس بُک تھرو یہِ چھِ اَکھ واریاہ اَصٕل پٕلِیٹ فارم واریاہ اَصٕل سوشَل میٖڈیا أسۍ یوٗز چھ وُچھان أسی یہِ دنیا ہس انٛدر گژھان چھُ تہِ چھِ أسۍ پَننہِ گَرِ بِہِتھ وُچھان سُورُے کِینٛہہ تمہِ مٔزیٖد اَگر أسۍ وُچھو امیُک یِم حظ اَسہِ سٲنۍ لکٕٹۍ شُرۍ چھِ آسان لَکٕٹۍ بَچہِ چھِ آسان تِم چھِ اَتھ غلط اِستعمال کَران واریاہ غلَط اِستعمال کَران تِم چھِ ہیٚکان اَتھ اتھ فیس بُکَس اَنٛدَر تِم چیٖز وُچھِتھ یُس نہٕ سانہِ خٲطرٕ بِہتَر چھُ گژھان کینٛہہ یا سانہِ خٲطرٕ رُت چھِ آسان کِینٛہہ تِم چھِ تمہِ سۭتۍ پڑٲے تہِ گژھان ضایعہٕ تِم چھِ اَنٛپَڑ بنان اَگر تِم کینٛہہ کُنہِ قٲبل آسن تِم چِھ سہٕ ترٲیِتھ ژھٕنان اَتھ چھِ پَتہٕ پَتہٕ روزان تِم چھِنہٕ ہیٚکان بِلکُل تہِ کِہیٖنۍ کٔرِتھ